اَسَلامُ علیکُم مےٚ حظ اوس اَکھ ڈیوٗڈرنٛٹ اَکھ آڈَر کوٚرمُت تہٕ مگر سُہ اوس نہٕ زیادٕ رُتُے تَتھ اوس مُشُک تہِ موٚکُر کٕہٕر تَتھ نہٕ اوس نہٕ مُشکُے رُت تہٕ ییٚمہِ ساتہٕ تہِ بہٕ گژھٕ ہا کُن یا گَرِ کَرٕ ہا یوٗز تہٕ اَسہِ یُس تہِ گَرِ اوس آسان سُہ اوس دَپان مےٚ کوٚرُن کَلہٕ دود یہِ کٔمۍ چھُو موٚتھمُت یہِ مٔکٕر گاندا تہٕ وۄنۍ اگر اور تہِ گژھہَو کُنہِ جایہِ گاڑِ منٛز تہِ ٲسۍ سٲری وَنان دَپان ٲسۍ یہِ کٔمِس چھُ یہِ مٔتھِتھ تہٕ اَسہِ کوٚرُن کَلہٕ دود مےٚ اوس پانَس تہِ تمہِ سۭتۍ پرٛابلِم گژھان مگر سُہ اوس درٛوٚگ واریاہ لگ بگ اوس سُہ رۄپیَس ترٛٮ۪ن ترٛٮ۪ن ساڑَن ترٛٮ۪ن ہَتَن یِوان مٔلۍ پَتہٕ ہٮ۪کہٕ ہَو نہٕ نوٚو تہِ أنِتھ کِہیٖنۍ تہٕ بہٕ ٲسٕس پَتہٕ سُہ یِتھَے پٲٹھۍ یوٗز کَران مگر تَمہِ سۭتۍ گٔے مےٚ واریاہ پرٛابلِم مےٚ اوس زُکام کَران تمہِ سۭتۍ کَلَس کَران دود تمہِ سۭتۍ تَمہِ سۭتۍ گٔے واریاہ مُشکلات تہٕ یِتھۍ پرٛوڈَکٹ گژھَن نہٕ لگ بگ تھاوٕنۍ کینٛہہ تِکیٛازِ اَمہِ سۭتۍ چھُ لُکَن تہِ دھوکَے گژھان تہٕ بیٚیہِ چھُ مُشکلات تہِ یِوان یِتھیو چیٖزو سۭتۍ تہٕ سٲری ٲسۍ وَنان دَپان ٲسۍ ژےٚ کیٛاہ چھُتھ اوٚنمُت یہِ ژےٚ کَتہِ چھُتھ یہِ اوٚنمُت یوٗتاہ درٛوٚگ چھُتھ ژےٚ یہِ اوٚنمُت تہٕ بیٚیہِ چھُنہٕ اَتھ مُشُک نہ کینٛہہ تہٕ سُہ اوس نہٕ زیادٕ اَصٕل کینٛہہ تَتھ اوس واریاہ موٚکُر واریاہ خراب مُشُک